اَسلامُ علیکُم اَکہِ دۄہَس چھِ مےٚ وُنِس تام یہِ مےٚ یاد چھُ زندگی منٛز أزیُٚک تام اکھ بہٕ اَکہِ دۄہ مےٚ باسیو یہِ چھِ اَکھ چَلینٛج بٔڈ میٛانہِ خٲطرٕ تہٕ سۄ چھِ یہِ کہِ مےٚ اوس کوٚرمُت اَکہِ دۄہ ییٚتہِ کالجہِ منٛز ییٚلہِ مےٚ ایڈمِشَن اوس کوٚرمُت سُہ اوس سانہِ ڈِسٹِک پٮ۪ٹھ لگ بگ شیٹھ سَتَتھ کِلوٗمیٖٹَر بیٛاکھ ڈِسٹِک دوٗر تہٕ مےٚ اوس کوٚرمُت تٔتی ایڈمِشَن وۄنۍ اوس مےٚ تور گژھُن اَسہِ اوس لگ بگ ژورو سِٹوٗڈَنٹو ایڈمِشَن کوٚرمُت یُتھُے أسۍ ژور گٔے توڑ تہٕ تِمو ووٚن تَتہِ دوٚپُکھ تۄہہِ چھُنہٕ ژورَن ایڈمِشَن گوٚمُت کِہیٖنۍ تہٕ یِمَن چھُنہٕ پٔرسَنٹیج چھِ کیٚنٛہہ تام کَم ٲسمٕژ یِمَن ژےٚ چھے ٲسمٕژ پٔرسَنٹیج ٹھیٖک تہٕ ژَیٚیہِ ہوت چھِ گوٚمُت ایڈمِشَن تہٕ یِم آے واپَس وۄنۍ چھس بہٕ کُنی زٔنۍ بہٕ چھس دَپان وۄنۍ کیٛاہ کَرٕ بہٕ تہٕ تَمہِ دۄہ باسے مےٚ یہِ چھےٚ چَلینٛج ہِش مانٛژٕ بہٕ کیٛاہ کَرٕ وٕنۍکٮ۪ن کُنی زٔنۍ چھس بہٕ ییٖتیٛاہ دوٗرِ نہ ہٮ۪کہٕ بہٕ ہوسٹَل بِہِتھ کیٛازِ گَرِ تہِ ٲس تھوڑا مُشکلات بہٕ ہٮ۪کہٕ ہا نہٕ ہوسٹَل روٗزِتھ کِہیٖنۍ تہٕ اَپ ڈاوُن کَرُن دۄہَے یورٕ یُن دۄہَے واپَس گژھُن تہٕ بہٕ کیٛاہ کَرٕ وۄنۍ تہٕ تَمہِ گرۍ باسے مےٚ سۄ چَلینٛج واریاہ بٔڈ تہٕ وۄنۍ ژایَس بہٕ سیوٚدُے کٕلاسَس منٛز تہٕ مےٚ ووٚن سیوٚد تِمَن سٹوٗڈَنٹَن مےٚ دوٚپُکھ مےٚ بہٕ چھس اِتھ پٲٹھۍ واریاہ دوٗرِچ مےٚ چھَنہٕ ییٚمہِ ایریِہِچ پَتہ کِہیٖنۍ تہٕ مےٚ چھِ تُہٕنٛدِ مَدتٕچ ضٔروٗرت کُنہِ تہِ ساتہٕ اگر مےٚ کینٛہہ آسہِ پٮ۪وان ضٔروٗرت تہٕ بہرحال تَمہِ گرۍ کٔر مےٚ ہِمَت تِمَن وَننہٕ خٲطرٕ تہٕ پَتہٕ سوٗنٛچ مےٚ اَکہِ لَٹہِ سوٗنٛچے مےٚ یہِ تہِ بہٕ ژھٕنہٕ ترٛٲیتھٕے مےٚ تہِ چھُںہٕ کَرُن کِہیٖنی تہٕ مگر مےٚ باسیو نہ اگر بہٕ ؤنۍکٮ۪ن ہارٕ بہٕ کَر زینہٕ پَتہٕ زندگی منٛز بہتر چھُ بیٚیہِ گژھِ مےٚ ؤری زایہِ بہتر چھُ یہِ وۄنۍ گوٚو تہِ گوٚو تہٕ مگر اَز چھِ مےٚ باسان کہِ سۄ چھےٚ ٲسمٕژ پٔزۍ پٲٹھۍ اگر مےٚ تٔمۍ گرۍ سُہ سِٹیپ دِیاے نہٕ کِہیٖنۍ بہٕ کھۄژایَس تہٕ بہٕ ہٮ۪کہٕ ہا نہٕ کٔرِتھ تیٚلہِ کِہیٖنۍ نہ آسہِ ہا مےٚ ڈِگری کٔرمٕژ کَمپٔلیٖٹ تہٕ بیٚیہِ روزِ ہا مےٚ ہمیشہِ یہِ رِگرٛیٹ ہیوٗ پنٛنہِ جاے پَشتاو ہیوٗ بہٕ دَپہٕ ہا شاید ہارییَس بہٕ تَمہِ گرۍ تہٕ تَمہِ سُہ اَکھ کٲم کَرنہٕ سۭتۍ چھِ مےٚ وٕنۍکٮ۪ن تہِ ہِمَت مِلان مےٚ چھُ باسان نہ تیٚمہِ گرۍ ٲسٕس بہٕ کُنی زٔنۍ مےٚ ییٚلہِ تیٚمہِ گرۍ ہیوٚک کٔرِتھ تہٕ وٕنۍکٮ۪ن کیٛازِ ہٮ۪کہٕ نہٕ بہٕ کینٛہہ کٔرِتھ بَس سُہ چھِ مےٚ یاد وٕنِس تامَتھ یُس مےٚ باسے اَکھ واریاہ مُشکِل کٲم ٲس ییٚمہِ گٔرۍ مےٚ تھوڑا سا سٹرٛگٕل پے کَرٕنۍ ہٮ۪مت پے کَرٕنۍ تہٕ مگر شُکُر الحمدُاللہ مےٚ کٔر ہٮ۪مت تَمہِ گرۍ تہٕ رۄبَن تہِ دِژ کامیٲبی باقٕے شُکریہ